کینٛہہ ٹایمہٕ برٛونٛٹھ وٕچھ مےٚ میٖشو پٮ۪ٹھ اَکھ ڈرٛٮ۪س آنلاین ییٚلہِ مےٚ سُہ وُچھ سُہ اوس باسان واریاہ برٛانٛڈِڈ کَلَر تہِ اوسُس واریاہ اَصٕل مگر ییٚلہِ مےٚ سُہ آرڈَر کوٚر گَرٕ ووت سُہ اوس نہٕ بِلکُل تہِ میچ گژھان تَتھ سۭتۍ سُہ اوس اَدلہِ بدل ووتمُت تَتھ اوس کَلَر تہِ ڈَل یہِ مےٚ آنلاین اوس وٕچھمُت تَتھ سۭتۍ اوس نہٕ میچ تہِ گژھان کینٛہہ فِٹِنٛگ تہِ ٲسٕس لوٗز تَتھ ؤژھ فیٖڈ مطلب سُہ ہٮ۪کو نہٕ أسۍ گَرِ تہِ لٲگِتھ